یہِ چھُ وَنان تُہۍ ؤنِو سا تِم فیکٹر یِم ہسا اَسہِ سُہ نَظرِ اَنداز چھُ کران گورمینٛٹ کٔمَن ایریاہَن منٛز رُلر ایریاہَن منٛز بیٚیہِ ہسا غریٖب لوٗکن ہٕنٛز روزگار بیٚیہِ ہسا سانہِ ماحولٕچ یُس أسۍ وَنان چھِ یَپٲرۍ چھُ ماحول گوٚمُت چیہل پیہَل یا یَپٲرۍ چھُ گوٚمُت ماحول خراب بیٚیہِ ہسا چھُ سوٚن صحت بیٚیہِ ہسا چھُ مطلب یَتھ أسۍ وَنو سُہ ڈِسا فیورِ ٹیٖز میٖنٕز گوٚو یَتھ منٛز نہٕ اِنسان فُل ایٚپیر آسہِ کِہیٖنٛۍ نہٕ بیٚیہِ ہسا گٔے أزِکۍ وٲرۍدات یَتھ أسۍ وَنو کرٛایِم بیٚیہِ ہسا گوٚو سوشَل اَن ریسٹہٕ یَتھ منٛز نسا سَماج آسہِ ٹھیٖک ٹھاک کِہیٖنٛۍ بیٚیہِ ہسا وَنو أسۍ سۄ سِیٲسی مارجنٕلِازیشن اَگر ہسا أسۍ کَتھ کرو گورمینٛٹ کَم تِم فیکٹر چھِوٕ نَظرِ اَنٛداز کران ؤنکیٚس اَگر ہسا أسۍ پریزینٛٹہٕ سُچویشَن مطلب ؤنکیٚن اَگر أسۍ وُچھو یُس ہسا سوٚن سرکار چھُ سُہ ہَسا چھُ واریاہ چیٖز تِم نظرِ اَنٛداز کران یَتھ منٛز أسۍ وَنو کہِ یا یہِ سوٚن ماحولیات چھُ یا یہِ سوٚن تِکیٛازِ ؤنکیٚن کِس سَماجَس منٛز ہسا چھَ آ سانِس سَماجَس منٛز ہسا چھِ تیٖژھا تَبٲہی گژھان ییٚمیُک نہٕ اِنسان یُس نہٕ اِنسانن مَدِ نظر چھُ آسان تھوٚومُت کِہیٖنٛۍ تہِ تَمہِ پَتہٕ یہِ ہَسا چھُ أکِس اِنسانس پانسٕے تام کِتھٕ پٲٹھۍ تھاوِو سَماج ٹھیٖک تہٕ کِتھٕ پٲٹھۍ ییٚژھِ سَماجِچ اَچھٲیی تہٕ کِتھٕ پٲٹھۍ ییٚژھِ بُرٲیی اَگر ہسا اِنسان ٹھیٖک ٹھاکھ کام کامہِ کرِ مطلب اَگر ہسا اِنسان اَصٕل کامہِ کرِ تیٚلہِ ہسا پَکہِ سوٚن معاشر تہِ تیٚلہِ ہسا پَکہِ سٲنۍ جینریشن تہِ سانہ پُیہِ تہِ ہَسا رَٹَن یِہےَ نتہٕ ہسا اَگر أسۍ مطلب پانہٕ یہِ کرو تیٚلہِ ہسا چھِ سوٚن معاشرٕ تہِ تَباہ گژھان سٲنۍ زُریات تہِ تَباہ گژھان تیٚلہِ ہسا چھُ سورُے یہِ تَباہ گژھان